کَشمیٖرَس منٛز حظ چھِ واریاہ لنٛگویجِز کَران استعمال مثلاً ڈوگری چھِ اَکھ لنٛگویج یا گوجری چھِ اَکھ لنٛگویج یہِ چھِ یِوان مانٛژٕ میکسِمَم ییٚتہِ چھِ آسان پُنچَس منٛز چھِ اَکھ بوٗلۍ یِوان وَننہٕ بیٚیہِ راجوری منٛز چھِ بیٛاکھ تہٕ گوجری وَنان بیٚیہِ چھِ کشمیٖرَس منٛز مانٛژٕ یِم یُس مِڈَل کشمیٖر چھِ مِثال سرینگر چھِ یا پُلووم چھِ یا ہنٛدوارہ کَشمیٖری چھِ یِمَن منٛز تہِ چھِ واریاہ ڈِفرَنٕس یِوان یہِ ہَسا یہِ شُپیَنَس منٛز چھِ اَکھ چھِ لنٛگویج چھےٚ اَکٕے یہِ مگر چیٖزَن منٛز چھِ گژھان فرق کُنہِ چیٖزَس چھِ وَنان اَکھ ناو کُنہِ چیٖزَس وَنان بیٛاکھ ناو مین یۄس لنٛگویج چھِ یِوان شُپیَںَس سۄ ہَسا چھِ یِوان ماننہٕ کہِ مانٛژٕ یہِ ہَسا چھِ پیور کَشمیٖری وۄنۍ ہَسا چھِ یِمَن کَشمیٖرَن منٛز پُلوٲمِس منٛز چھ اَکھ طریٖق آسان کَتھ کَرنُک سرینگرَس منٛز چھُ اَکھ طریٖق آسان کَتھ کَرنُک یا بارہمولاہَس منٛز چھِ اَکھ طریٖق آسان زِ بارہمولاہَس منٛز چھِ یِم کَتھ چھِ کَران تِم حظ چھِ تیز کَران یُس ساوُتھَس منٛز چھِ آسان تِم چھِ تھوڑا کَران رُکِتھ یا بیٚیہِ چھِ واریاہ فرق یُس مانٛژٕ ییٚلہِ أسۍ اِسلام آباد یا اننت ناگ چھِ تَتہِ چھِ چیٖزَن منٛز فرق کَتھَن منٛز فرق آسان فرق یا أکِس چیٖزَس چھِ وَنان اَکھ ناو پُلوٲمِس منٛز چھِ ونان تَتھ بیٛاکھ ناو یا ہَنٛدوٲرِس منٛز یا باقٕیَن دِسٹِرٛکَن منٛز تَتھ منٛز چھِ آسان بیٛاکھ ناو ونان باقٕے کَشمیٖر حظ چھِ لگ بگ اَکٕے لںٛگویج مگر اَتھ منٛز چھِ واریاہ فرق کَتھِ ہُنٛد طریٖق چھِ الگ آسان بیٚیہِ حظ چھِ یِم پُنچَس منٛز تَتہِ چھِ مگر گوجری سۄ چھَنہٕ تَران میکسِمَم زیادٕ فِکرِ کَشمیٖرَس منٛز یِم چھِ تِم چھِنہٕ تران فِکرِ تہِ تیوٗتاہ کینٛہہ یا پُنچَس منٛز چھِ بیٛاکھ یہِ زبان آسان سُہ تہِ چھِنہٕ تَران تیوٗتاہ فِکرِ کینٛہہ مطلب واریاہ لنٛگویجِز حظ چھِ پانہٕ ؤنۍ کٔشیٖرِ منٛز آسان